اَسہِ چھُ ییٚتہِ پَننِس سٹیٹَس مَنٛز وَنہٕ بہٕ خاص کَر اَسہِ چھِ ییٚتہِ بٔڑۍ بٔڑۍ لیٖڈٲرٕس یا دارُلعلوم چھُ یا بَجہِ بَجہِ یِم تَنظیٖم چھِ آسان یِم تہِ رٮ۪لِجَس لیٖڈٲرٕس ہیٚکو أسۍ ؤنِتھ کہِ أسۍ کیاہ چھِ یِمَن نِشَن ہیٚچھان ییٚمہِ ساتَس کُنہِ تہِ وِزِ کانٛہہ فَنٛگشَن چھُ آسان یِم لیٖڈرس چھِ اوٚتنَسَن یِوان یِم چھِ أتۍ نَس وَنان پَنُن واز وَ تَبلیٖغ کَران سٹاٹ یِمَن اِہِنٛز امیٚک مین موٹِو چھُ آسان کہِ لُکَن لُکھ گٔژھ کُنہِ ٹریک پیٚٹھ پَکن نہَ کہِ کُنہِ جایہِ گٔژھۍ یِم غَلَط کَرٕنۍ یِم نَسا گٔژھۍ نہٕ غَلَط کَرٕنۍ کِہیٖنۍ تاکہِ یِم چھِ سِیٕز وَتھ ہاونٕچ اَکھ بہترین کوٗشِش کَران یۄس تہِ اِہِنٛز یہِ اٮ۪گزَرسایِز چھِ آسان یہِ چھِ اکھ بہترہن چیٖز آسان أمِس اِنسانَس خٲطرٕ یُس یہِ اِنسان مَگَر اوٚتَن بوزنہٕ گَژھِ یہِ چھُ اوٚتَن بوزان اَتنَسَن چھُ یہِ بَرابَر اللہ تعالٰۍ یاد کران تہٕ بییٚہِ چھُ پَننِس مَذہَبَس پیٹھ یہِ بَرابَر پَکنٕچ کوٗشِش کَران یہِ چھِ ہُہِنٛز اَکھ کوٗشِش آسان یہِ اِنسان اَگَر یہِ وَتہِ ڈوٚلمُت آسہِ یا یہِ آسہِ نہٕ تِم چیٖز کَران کینٛہہ یِم اَسہِ پَننِس مَذہَبَس مَنٛز لیٚکھِتھ آسان یہِ چھُنہٕ سٲنسی یوتَن کینٛہہ اَتھ مَنٛز چھِ ہیٚندَن ہُنٛد چھُ آسان تِہُنٛد گُروٗ چھِ آسان تِہُنٛد باقٕے چھِ آسان تِم تہِ چھِ پَننہِ حِساب کَران بہٕ وَنہٕ فِلحال کہِ أسۍ چھِ مُسلِم بہِ وَنہٕ مُسلِمَن ہُنٛد وَنہٕ بہٕ یہِ کہِ أسۍ چھِ اَتھ پیٹھ کوٗشِس کَران پَکنٕچ تاکہِ أسۍ گٔژھۍ نہٕ پَتہٕ امہِ یہِ چھُ اکھ قونوٗن اکھ گارمینٹَس چھُ آسان قونوٗن بَنٲے مٕتۍ کہِ یہِ اَگَر یہِ غَلطی کٔرٕتھ یَتھ چھِ ژےٚ یہِ سَزا یہِ غَلطی کٔرٕتھ یَتھ چھِ ژےٚ یہِ سَزا ژےٚ ٹریفِک وایلیشَن کٔرٕتھ تَتھ چھےٚ ژےٚ اِتھ کٔنن سَزا یعنے یِم چھِ آسان بَرابَر پَننہِ حِسابہٕ اِتھے کٔنن چھُ اسہِ تہِ دیٖنَس مَنٛز آسان لیٚکھِتھ کہِ ژٕ نماز پَرَکھ نہٕ کِہیٖنۍ ژےٚ کھَسنے امہِ سۭتۍ ییٖتۍ گۄناہ ژٕ کٲنٛسہِ تَکلیٖف واتناوَکھ ژٕ کٲنٛسہِ ہُنٛد حَق کھیٚکھ یا ژٕ بیٚیہِ کُنہِ ساتہٕ چاہے یہِ کَتھِ سۭتۍ چاہے یہِ نَظرِ سۭتۍ یا کُنہِ تہِ چیٖز سۭتۍ تَکلیف واتناونٕچ کوٗشِش کَرٕ تہٕ امہِ ساتہٕ اتھ چھِ بَرابَر آسان مُختلِف سَزا ہیٚکو أسۍ ؤنِتھ اِتھ کٔنن یِتھ کٔنۍ گۄناہ چھُ اتھ مَنٛز چھِ ییٖتۍ گۄناہ امہِ سۭتۍ چھُ پَتہٕ بِلاٲخٕر ییٚمہِ ساتَن ژےٚ یہِ گۄناہ واریاہ گَژھان تٔمۍ ساتَن ییٚتہِ پَتہٕ یہِ ناو ہَسا ڈُبہِ بِلاٲخٕر چھِ چٲنۍ وَتھ چھِ تمہِ ساتَن جَہنَم مَگَر یِم یِم لیٖڈٲرٕس چھِ اَسہِ یِم کہِ اَتھ مَنٛز کوٗشِش کَران اِمام چھُ یا یِم بٔڑۍ بٔڑۍ اَسہِ رِلیٖجَس لیٖڈٲرٕس چھِ یِم چھِ کُنہِ ساتَن عیٖدِ مِلادُ انبی صلی اللہ علیہ وسلم چھُ آسان امہِ ساتَن چھِ ویٚژناوان یِم حَضرت محمد صلی اللہ علیہ وسلمن ہُنٛد زِندَگی کِتھ کٔنۍ تِمو کِتھ کٔنۍ گُزٲر پَنٕنۍ زِندَگی تِمو کِتھ کٔنن کوٚر اِسلام یا دین ٖکِتھ کٔنۍ پھٔہلٲو تِمو تہٕ سون جَنڈٕ کِتھ کٔنۍ کھوٚت تمہِ ساتہٕ ہیٚور کُن مَگَر تیٚلہِ ییٚمہِ ساتَن اَتھ پٮ۪ٹھ پَتہٕ اَسہِ عَمَل ییہِ کَرنہٕ اِہِنٛز کوٗشِش چھِ آسان لُکھ برٛونٛٹھ کُن اَنٕنۍ لُکھ سٮ۪زِ وَتہِ پٮ۪ٹھ پَکناوٕنۍ تاکہِ کٲنٛسہِ غریٖب سُنٛد حَق گوٚژھ نہٕ زایہِ گَژھُن یا کٲنٛسہِ یتیٖمَس پٮ۪ٹھ گوٚژھ نہٕ کُنہِ قٕسمُک کانٛہہ ظُلُم آسُن سون موٹِو چھُ کہِ أسۍ نہ سا کَرَو نہٕ ظُلُم کینٛہہ امے خٲطرٕ چھُ دیٖن تہِ چھُ امے خٲطرٕ آمُت بَناونہٕ یہِ چھُ حَق تہٕ باطلِ سُنٛد اتھ مَنٛز چھِ یِژٕے فرق آسان کہِ أسۍ سہ چھِ حَقَس پٮ۪ٹھ پَکان تہٕ یِہٕے حِق کِتھ کٔنۍ چھُ اَسہِ یہِ چھَنہٕ اَسہِ پَتہٕ آسان کِہیٖنۍ یہِ حَق کیاہ گوٚو اَسہِ یہِ کِتھ کٔنن چھُ اَسہِ کِتھ کنن چھُ اَتنَسَن پَنُن پان بَچاوُن امن لیٖڈرَن ہِنٛز چھِ یِہے کوٗشِش آسان کہِ یِم واتناوان اَسہِ اوٚتنَسَن یِم چھِ اکھ پروگرام کران منعقد اتھ پروگرامَس مَنز چھِ یِم وٮ۪ژھناوان امے کَتھِ سانیو پیغَمبَرَو کیاہ کوٚر تہٕ اَسہِ سہ چھُ مَشعَلہِ راہ تِمو ہَسا چھِ اَسہِ وَتہٕ دِژمَژٕ بَنٲیِتھ کہِ مَگَر أسۍ چھِ نہٕ تَتھ پٮ۪ٹھ پَکان کینٛہہ اَسہِ پَزِ نہٕ کٲنٛسہِ ہُنٛد حَق کھیوٚن اَسہِ پَزِ نہٕ کٲنٛسہِ غریٖبَس مار کَرُن کینٛہہ اَسہِ پَزَن نہٕ یہِ غَلَط کامہِ کَرٕنۍ کینٛہہ یِم لیٖڈٲرسَن ہُنٛد مین موٹِوٕے چھُ آسان کہِ أسۍ اوٚتَن اَنٕنۍ اَسہِ یِہے سَمجاوُن تاکہِ أسۍ پٔکِو امہِ سۭتۍ حَقہِ کہِ وَتہِ پیٹھ